آ یہِ چھِ پوٚز کَتھ تِکیٛازِ یۄس أزچ أزچ جَنریشَن چھِ یِمَن چھِ تھوڑا حکارَت ہِش باسان ایٚگرِکَلچَرَس سۭتۍ اِنوالو روزُن خاص کَر یِم پٔرۍ وٕنۍ بَچہِٕ چھُ یِمَن چھُنہٕ پَسَنٛد آز زٔمیٖندٲری کَرٕنۍ کینٛہہ یہِ آ یِہٕنٛز فیملی چھِ آسان زٔمیٖندٲری کَران مگر یِمَن چھُنہٕ یِمَن چھُنہٕ بَرداش تِکیٛازِ یِمَن چھُ باسان یہِ تھوڑا حکارَت ہِش اَگَر أسۍ زٔمیٖندٲری کَرو مگر اگر أسۍ حقیٖقتَن وٕچھو یُس یہِ زٔمیٖندٲری چھَنہٕ کانٛہہ حق حکارتھٕچ کَتھ کینٛہہ یہِ چھِ اَکھ اَصٕل چیٖز اَمہِ سۭتۍ چھِ اِنسان سُنٛد صحت تہِ روزان اَصٕل اِنسان سُنٛد دٮ۪مٲغی حالت تہِ روزان اَصٕل یہِ ہیٚکہِ پَنُن یُس یہِ یُس یہِ اَمہِ ایٚگرِکَلچَر سۭتۍ چھِ یا زٔمیٖندٲری سۭتۍ یہِ ہیٚکہِ پَنُن پان تہِ آرام سان پَکنٲیِتھ تِکیازِ وٕنکیٚس چھِ ایٚگرِکَلچَر پروڈَکٹِوِٹی ہٕنٛز واریاہ ڈِمانٛڈ تہِ اَمہِ سۭتۍ چھِ صحت تہِ روزان اَصٕل بیٚیہِ ہیٚکہِ اِنسان أمِس بیٚیہِ ہیٚکہِ یُس یہِ خاص کَر یِم پِیور وِجِٹیبلٕز چھِ یا کانٛہہ پِیور یہِ یِمو یہِ کیٚمِکَلو ویٚمِکَلو سُہ یِمو نِش فِرٛی یُس اَز کانٛہہ غذا مِلان چھُ سُہ ہیٚکہِ حٲصِل کٔرِتھ پَنٕنہِ خٲطرٕ پَنٕنہِ فیملی خٲطرٕ تاکہِ یہِ کَرِ اکھ صحت منٛد زِندگی گُزٲر بَسر بیٚیہِ اَتھ منٛز چھُ وٕنکیٚس اِنکَم لیول تہِ یِوان واریاہ اَصٕل اَمہِ سۭتۍ ہیٚکہِ أمِس چھےٚ نہٕ جابٕچ ضوٚرَتھ پَتہٕ کِہیٖنۍ یہِ ہیٚکہِ ایٖزِلی اَمہِ سۭتۍ پَنُن گرٕ پَکنٲیِتھ پَنُن پان پَکنٲیِتھ اَتھ چھُ واریاہ صحت تہِ چھُس روزان اَصٕل پریشان تہِ چھُنہٕ تِکیٛازِ آز چھِ یہِ جابٕچ واریاہ قٕلتھ ایٚمہِ سۭتۍ چھُنہٕ یہِ تمہِ تمہِ سۭتۍ چھِ امہِ چیٖز سۭتۍ تہِ پریشان ہیٚکان روٗزِتھ کِہیٖنۍ